السَلامُ علیکُم واریاہ چیٖز حظ چھِ یِوان یَتھ ایگرِکَلچَر چہِ کامہِ منٛز یوٗز کَرنہٕ تہٕ یِم ٲسۍ گَرِ چھِ استعمال کَران خاص کَر أسۍ چھِ گرٛیٖسی أسۍ چھِ زٔمیٖندارٕے أسۍ چھِ کَران یہِ کٲم تہٕ اَسہِ چھِ لِوَن کَران گۄڈٕنٮ۪تھٕے یوٗز لِوَن چھِ أسۍ کھَنٛنَس منٛز یوٗز کَران یا بیل چھِ آسان تِم بٔڈۍ بٔڈۍ بیل تِم تہِ چھِ کانٛہہ یوٗز کَران اَمے خٲطرٕ بیٚیہِ چھِ أسۍ یوٗز کَران لَکٕٹۍ ٹۄنٛگٕرۍ لَکٕٹۍ ٹۄنٛگٕرۍ چھِ أسۍ کَران ژوڈ دِنَس خٲطرٕ یوٗز تہٕ ییٚمہِ سۭتۍ ژۄڈ چھِ أسۍ دِوان زٔمیٖنَس کُنہِ تہِ آسہِ ہاکَس آسہِ ژۄڈ دیُٚن رَزماہَن آسہِ ژۄڈ دیُٚن مَرژٕوانٛگنَن آسہِ ژۄڈ دیُٚن تَمہِ خٲطرٕ چھِ أسۍ لَکٕٹۍ ٹۄنٛگٕرۍ یوٗز کَران بٔڈۍ ٹۄنٛگٕرۍ چھِ یوٗز کَران ییٚمہِ گۄڈٕ کھٔنِتھ آسہِ زٔمیٖن پَتہٕ آسہِ تَتھ پھٕٹراوُن تہٕ تیٚمہِ خٲطرٕ چھِ أسۍ بٔڈۍ ٹوٗل یوٗز کَران بٔڈۍ ٹۄنٛگَر تِمَن چھِ أسۍ وَنان أڑۍ چھِ وَنان کَہہِ ٹۄنٛگٕرۍ تہٕ أڑۍ چھِ وَنان تِمَن داجہِ تِم چھِ یوٗز کَران تہٕ بیٛاکھ چیٖز چھِ أسۍ یوٗز کَران رمبہٕ چھِ وَنان تَتھ تہٕ یِم بیرٕ چھِ آسان بیرَن یُس گاسہٕ چھُ آسان سُہ تُلنہٕ خٲطرٕ سۄے چھِ پَکناوان بیرو پیٚٹھ تہٕ کَڑان چھِ تیٚمہِ سۭتۍ گاسہٕ تہٕ سُہ چھِ أسۍ تیٚمہِ خٲطرٕ یوٗز کَران بیٛاکھ اَکھ چیٖز چھِ أسۍ استعمال کَران تہٕ تَتھ چھِ أسۍ وَنان یہِ پَنٛجہِ تَتھ چھِ آسان سُہ چھِ آسان سُہ تہِ چھِ آسان شیشتُرُے تَتھ چھِ آسان بَتھِ تِم یِم بَنٲیِتھ لَکچہِ لَکچہِ تِم سُریہِ ہِشہِ شیشتٕروٗ تیز پَہمَتھ تہٕ تمہِ خٲطرٕ سُہ چھِ أسۍ کَران یوٗز باغن واغن منٛز تہٕ بیٚیہِ ٲسۍ برونٛٹھ کَران پھٕٹراونہٕ خٲطرٕ یَتھ منٛز زٔمیٖنَس منٛز ییٚلہِ تِم پَتہٕ دَتہٕ ٲسۍ آسان پھٕٹراونہِ اَز چھِ تِمَن خٲطرٕ یوٗز کَران ٹۄنٛگٕرۍ برونٛٹھ ٲسۍ کَران یوٗز تٕمَن ٲسۍ وَنان یَب ژَچہِ تہٕ تِم ٲسۍ کَران یوٗز برونٛٹھ تہٕ اَز چھِ وۄنۍ نٔے نٔے چیٖز یِوان تہٕ فِل حال چھِ أسۍ یِم چوٗ چیٖز کَران زیادٕ پَہمَتھ استعمال ایگرِکَلچَر چَن کامٮ۪ن منٛز